اَسلام علیکُم وعلیکُم اسَلام اہن حظ کِہیٖنۍ حظ أسۍ حظ چھِ کَرناوان پرٛپریشَن خَبر کیاہ گوٚو گَرَس منٛز چھےٚ گژھن دۄہَے پرٛابلِم اہن حظ تِتہِ حظ چھُ کینٛہہ نہٕ حظ چھُنہٕ أسۍ حظ کَرو کوٗشِش اَدٕ حظ